آ پیٚٹٕس چھِ مےٚ واریاہ پَسَنٛد زِ بہٕ چھَس واریاہ خۄش چھِ مےٚ کَران گَرَس منٛز کانٛہہ جاناوار رَچھُن تہٕ أسۍ چھِ گَرِ رَچھان کۄکَر تَتھ چھِ فٲیدٕ یہِ کہِ اَکھ چھِ تِم ٹھوٗل تہِ دِوان بیٚیہِ ییٚمے ساتہٕ اَسہِ مازٕچ ضروٗرت چھِ آسان أسۍ چھِ وۄتھان تہٕ کَڈان مَرِ منٛز کۄکُر تہٕ رَنان اَتھ چھِ واریاہ فٲیدٕ بیٚیہِ گَریُک یُس نیران چھُ سُہ چھُ آسان شُد تَتھ چھَ نہٕ آسان مِلاوَٹ وِلاوَٹ کِہیٖنٛۍ اِسلیے چھِ مےٚ پیٚٹٕس یِم رَچھان چھِ گَرِ جاناوار واناوار مےٚ چھِ تِم واریاہ پَسَنٛد تِکیٛازِ اَتھ چھِ فٲیدٕ تہِ واریاہ